وعلیکُم اسلام اہن حظ بِلکُل تُہۍ ؤنِو مےٚ تۄہہِ کۄس وٮ۪ڈِنٛگ چھو کَرٕنۍ مطلب کٔمۍ طریٖقہ چھو تۄہہِ کَرٕنۍ مطلب ڈٮ۪سٹِنیشَن وٮ۪ڈِنٛگ چھَوا کَرٕنۍ تۄہہِ چھُوا بِلکُل مطلب تۄہہِ چھو گَری ٹٮ۪نٛٹ وٮ۪نٛٹ لاگُن مطلب ییٚمۍ حساب ٹٮ۪نٛٹ اَچھا مٮ۪ریج حالَس منٛز چھُو تۄہہِ کَرُن ٹھیٖک ٹھیٖک ٹھیٖک وَ یہِ چھُ تۄہہِ کوٗتاہ حظ چھُ یہِ اٮ۪کٕسپٮ۪نڈِچَر کوٗتاہ چھُو تۄہہِ بَجَٹ کوتاہ چھُو أسۍ چھِ تٔمی حساب وَنہو تۄہہِ أسۍ ٹھیٖک ٹھیٖک ٹھیٖک اَگر تۄہہِ ڈاے لَچھ تانۍ چھُ اَتھ منٛز ای مٮ۪ریج حال لَگ بَگ تَتھ منٛز حظ اِن مطلب تۄہہِ یِم آسن یوٗتاہ یِم تۄہہِ مہمان چھُو تم آسن لَگ بَگ ز ہَتھ تانٮ۪تھ واتان تَتھ منٛز تہٕ یُس یہِ چھُ تۄہہِ کِتھ پٲٹھۍ چھُ بہنُک طریٖقہ سۄ گژھنہٕ آسٕنۍ کُرسی کہِ سُہ چھُو گژھِ آسُن مطلب پَتھَر بِہُن گوٚو تۄہہِ چھُو ترٛامٮ۪ن پٮ۪ٹھ دیُن بِلکُل بِلکُل ٹھیٖک حظ چھِ أمۍ خٲطرٕ چھِ أسۍ مطلب تۄہہِ اَکھ تۄہہِ گژھیو نَفر کۭتیٛاہ حظ چھِ تۄہہِ مطلب کۭتیٛاہ چھُ یہِ اَکھ ہَتھ تہٕ پانٛژھ سَتَتھ نَفَر ٹھیٖک تہٕ امہِ خٲطرٕ چھُو تۄہہِ مےٚ باسان تۄہہِ لَگوٕ زٕ لَچھ تانٮ۪تھ لَگیو یہِ اٮ۪کسپٮ۪نڈِچَر یہِ بَجَٹ گژھِ آسُن تۄہہِ زٕ لِچھ تانۍ اٮ۪ولیبٕل أسۍ چھِ ٹٮ۪نٛٹ وٮ۪نٛٹ سورُے لایِٹنِنٛگ یِم آٹِفِشَل پوش چھِ تم چھِ أسۍ تھاوان یہِ صوفَہ اَلگ ہُمَن خٲطرٕ مَہریٚن مَہراز ییٚتٮ۪ن بیٚہہِ تِمَن خٲطرٕ صوفَہ یِوان بَناونہٕ تہٕ تَتھ خٲطرٕ سُہ چھِ اَلگ ڈٮ۪کُریٹ یِوان کَرنہٕ تَتھ پٮ۪ٹھ چھِ لایِٹ اَلَگَن باقٕے چھِ حظ قٲلیٖن ترٛاوان تہٕ تِمَن پٮ۪ٹھ چھِ کیٚنٛہہ چھُنہٕ پَرواے تُہۍ وٲتۍ زیو یور اِسلام آباد چھُ اَسہِ آفِس بیٚیہِ لال چوک آ بِلکُل بِلکُل بہٕ کَرہو تۄہہِ پَنُن کَنٹیکٹ نَمبَر سٮ۪نٛڈ تہٕ تُہۍ وٲتۍ زیو تور تَتھ پٮ۪ٹھ کٔرۍ زیو مےٚ تَتھ پٮ۪ٹھ کال تہٕ تُہۍ وٲتۍ زیو سون چلو چلو